پٔتمہِ ؤریہِ یُس یُس میانہِ زِندگی منٛز اکھ یاد گار لَمہٕ چھُ سُہ گوٚو ییٚلہِ أسۍ پٔتمِس اگستس منٛز یعنے کہِ زٕ ساس زٕتووُہ اگستس منٛز ییٚلہِ أسۍ یور گٔیہِ ٹریکنگ پہلگام پہل أسۍ درٛاے صُبحن درٛاے أسۍ أسۍ ٲسۍ پنٕنۍ ژور دوس ٲسۍ أسۍ ژور دوس ٲسۍ اۭں تہٕ اسہِ کوٚر کالٕے سِٹاک کوٚر اسہِ کالے اِکٹ سۄمبرو اور تَمہِ پَتہٕ درٛایہِ أسۍ کوٚر اسہِ صُبحس گاڈِ رَسا تہٕ درٛٲے أسۍ صُبحن سَتھ بَجےمگر یِتھُے أسۍ گاڑِ کھٔتۍ تہٕ روٗد اوٚنن کیاہ اوٚنن روٗد اور اسہِ گٔے مُژکری ہِش تہٕ مگر اسہِ یُس پٕلان اوس سُہ تھوو اسہِ برقرار تہٕ أسۍ درٛاے تہٕ أسۍ ییٚلہِ درٛاے کھٔتۍ أسۍ تَویرہس لوٚد اسہِ پَنُن سامان بیٚکس پیٹھ اوس چَھتس پیٹھ تہٕ درٛاے أسۍ وارٕ کارٕ درٛاے تَمہِ پَتہٕ کٔر اسہِ کام یِتھُے أسۍ پہلگام وٲتۍ تہٕ پہلگام پیٹھ پٮ۪و اسہِ وٲتۍ أسۍ پہلگام پہلگام پیٹھٕ پٮ۪و اسہِ باے سَرن کَھسُن باے باے سَرن پٮ۪و اسہِ پایدٕلۍ کھسُن تٔمۍ ترٛٲے أسۍ گاڑِ وٲلۍ پہلگام نِشی تَمہِ پَتہٕ کوٚر اسہِ کام تَمہِ پَتہٕ تُل اسہِ یہِ ڈیرٕ ویرٕ اور درٛاے أسۍ تہٕ وٲتۍ باے سَرن اوٚہ اوٚہ باے سَرن چھ واریاہ خوٗبصوٗرت جاے تہٕ تتہِ کٔر اسہِ کٲم یِتھُے أسۍ باے سَرن وٲتۍ گۄڈنٮ۪تھٕے کوٚر اسہِ ٹیٚنٹ یُس اسہِ اوس پَنُن ٹیٚنٹ تہٕ سُہ لوگ اسہِ ٹیٚنٹ تھوٚو تتھ منٛز پَنُن یہِ اسہِ یہِ ڈیرٕ ویرٕ اوس کوٚر تتھ ترٛوو اسہِ بستر وِستر اور تَمہِ پَتہٕ کٔر کٲم دِیُت یہِ ٹیٚنٹ ویٚنٹ تہٕ کوٚر کینٛہہ کھٮ۪ن چٮ۪نُکھ اِنتظام تہٕ کھٮ۪و اسہِ گۄڈنٮ۪تھ کھٮ۪ن چیٮ۪ن تَمہِ پَتہٕ یِتھُے گۄڈنِچ نایٹ اسہِ دِژھ اتہِ تہٕ سۄ نایٹ ٲس واریاہ سانہِ خٲطرٕ اکھ خوٗبصوٗرت نایٹ تاکہِ تتھ اوس یُس یُس نیچرل بیوٗٹی ٲس یُس سیٖن اوس خۄداین یُس یہِ سیٖن اوس بہارُک سیٖن اوس سُہ اوس واریاہ زِیادٕ خوٗبصوٗرت اور تَتہِ ٲسۍ واریاہ زیادٕ لُکھ یوان تور تہٕ ٲمٕتۍ تہِ ٲسۍ تہٕ تہٕ سُہ اوس واریاہ زیادٕ تَتہِ اوس تتھ اوس واریاہ زیادٕ بیوٗٹفُل وِیِو اوس تَمہِ پَتہٕ یُسٕے اسہِ گۄڈنِچ رات گُزٲر تتھ ٹیٚنٹس منٛز اسہِ کٔر واریاہ زیادٕ دَمٲلۍ تتھ ٹیٚنٹس منٛز اور تَمہِ پَتہٕ یِتھُے صُبحس دراے مطلب رات درٛایہِ ؤتھۍ أسۍ صُبحن وارٕ کارٕ تہٕ صُبحن لوگ اسہِ کوٚر اسہِ سرٛانا وانا تہٕ سرٛان وان کوٚر تہٕ کوٚر اسہِ کھٮ۪ن چٮ۪نُکھ انتظام تہٕ کوٚر گۄڈنٮ۪تھ چے چایا وایا تَمہِ پَتہٕ روٚن ماز بَتہٕ تہٕ اوس اسہِ پَتہٕ کَھسُن تتھ پیٹھ لیک تُلین لیکس پٮ۪ٹھ اور أسۍ دراے تُلین لیکس پٮ۪ٹھ صُبحس سَتھ بَجے پَکان چھِ أسۍ پَکان چھِ أسۍ تہٕ أسۍ وٲتۍ لَگ بگ لٔگۍ اسہِ زٕ ژور پانٛژھ گنٹہٕ تُلین لیکس پٮ۪ٹھ اور سُہ تُلین لیک چھ واریاہ بیوٗٹفُل جاے تَتہِ تُلۍ اسہِ فوٹو ووٹو پانہٕ ؤنۍ یِکوٹہٕ اور واریاہ واریاہ مٔستی کٔر وَتہِ اور واریاہ مٔستی کٔر اسہِ وَتہِ پَننٮ۪و پَننٮ۪و دوستو یِم یِم اسہِ دوس ٲسۍ تہٕ مےٚ تہِ کٔر مٔستی تُلۍ اسہِ فوٹو ووٹو وٲتۍ أسۍ لیکس پیٹھ تَتہِ وٕچھ اکھ خوٗبصوٗرت نَظارہ اوس تَتہِ تہٕ تَمہِ پَتہٕ کٔر کٲم تہٕ تَمہِ پَتہٕ دراے أسۍ واپس خٲلی پایدلی اوس اتھ پَکُن یہِ اوس یہِ ٲس خٲلی چَڑایہِ اوس کَھسُن اور واریاہ بٔڑ کُلی ٲسۍ یہِ اوس نیٚچرل بیوٗٹی ٲس واریاہ زیادٕ خوٗبصوٗرت پَنٕنۍ دوستن سۭتۍ ٲسۍ أسۍ اور تَمہِ پَتہٕ ٲسۍ واپس شامس شامس کوٚر اسہِ کٲم أسۍ ٲسۍ واریاہ زیادٕ تھٔکۍ مٕتۍ تہٕ بیٖٹھۍ أسۍ واریہس کالس تَمہِ پَتہٕ کٔر اسہِ کٲم تہٕ لوگ اسہِ اتھ پارکہِ پھیرُن اور پارکہِ پھیرنس پھیرنس دورانٕے دورانٕے تُلۍ اسہِ فوٹو واریاہ زیادٕ تَتی ٲسۍ مطلب یِم گُرۍ ٲسۍ تِم ٲسۍ پانہٕ ؤنۍ دَوان تہٕ وٕچھۍ اسہِ تُہنٛد وِیِو تہِ باقٕے مطلب باقٕے خوٗبصوٗرت جایہِ بیٖٹھۍ أسۍ اکوَٹ لٲج اسہِ کَتھ کرنہِ واریاہ زیادٕ تہٕ پَتہٕ دراے أسۍ دۄیہِ دُہۍ بعد دراے أسۍ تَمہِ پارکہِ یعنے کہِ یۄس باے سَرن چھِ وٲتۍ أسۍ واپس پہلگام پہلگام وٲتۍ أسۍ کالہٕ پَتہٕ ژیٖرۍ اوٚہ سُہ کیاہ بیوٗٹفُل خوٗبصوٗرت جاے ٲسۍ تہٕ کھیٚو تَتہِ اسہِ مطلب کوٚر اسہِ تَتہِ تہِ کینہہ کھٮ۪ن چٮ۪نا ویٚن چٮ۪نا تہٕ یِم اسہِ یِم اسہِ کینہہ یادگار یِم اسہِ لمحات ٲسۍ اسہِ پٔتمہِ ؤریہِ پٮ۪ٹھ تہٕ بیٚیہِ تہِ چھِ مےٚ بیٚیہِ تہِ کینہہ لمحات یِم چھِ خوٗبصوٗرت لمحات تِم گٔے یِتھ پٲٹھۍ زِ ییٚلہِ أسۍ پٔتمہِ لَٹہِ گوس بہٕ کالیج بہٕ اوسُس پَران مےٚ مۄکلٲو زٕ ساس تہٕ شُرہس منٛز پَنٕنۍ گریجویشن تَمہِ پَتہٕ گوس بہٕ یَوٕ کینہہ ٹایم با رٮ۪تھ کَھٔنڈ گوٚو قریٖبن تہٕ بہٕ گوس گورمینٹ ڈگری کالیج بایِز اننت ناگ تہٕ تور گوس بہٕ مےٚ باسان واریہہِ ؤہٕرۍ گوس بہٕ تور اور ییٚلہِ بہٕ تور گوس مےٚ آو پٔتمِ سُہ سیٖن یُس ییٚلہِ بہٕ کالیج اوسُس آسان سُہ سیٖن آو مےٚ یعنے کہِ مےٚ گوٚو زَن أندٕرۍ کِنۍ فیٖل گوٚو مےٚ زَن مطلب مےٚ گوٚو زَن بدلٕے تماشہ گوٚو مےٚ أندٕرۍ کِنۍ اور بہٕ اوسُس دَپان بہٕ نیٚرٕہا نہ ییٚتہِ کہیٖنۍ اور مَزٕ آو مےٚ تَمہِ دۄہ تتھ کالجس پھیرنس اور یہِ تہِ اوس میانہِ خٲطرٕ اکھ یاد گار اکھ یادگار اکھ میمو میموری ٲس ٲس مےٚ اکھ موٗمینٹہٕ اوس مےٚ یہِ میانہِ خٲطرٕ یادگار تہٕ باقٕے چھُ واریاہ یِم اِنسانس زِندگی منٛز چھِ آسان تہٕ باقٕے چھ یہِ چھُ ٹھیٖک